سلامُ علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک ڈاکٹر صٲب آ ڈاکٹر صٲب مےٚ حظ اوس یہِ دَنٛدَس حظ اوس مےٚ دود اَہَن حظ تہٕ اَز حظ گٔے زٕ ترٛےٚ دۄہ دوا حظ آ دوا حظ کھیٚیو مےٚ یِتھٕے پٲٹھۍ زٕ پین کِلَر کھیٚیو مےٚ مگر اَتھ چھَنہٕ دَگہِ گژھان فرق کِہیٖنٛۍ تہٕ وۅنۍ دَپٮ۪و مےٚ بہٕ کَرٕ تۅہے سۭتۍ کَتھ اَتھ کیٛاہ کَرٕ بہٕ نہَ اِتھ نہَ مےٚ کھیوٚو یِتھٕے پٲٹھٮ۪ن یِتھٕے کٔنۍ کھیوٚو مےٚ اَچھا ٹھیٖک حظ چھُ اَچھا کِہیٖنٛۍ آ بہٕ حظ اوسُس کھیٚوان ہُو نیٖڈ فاسٹہٕ اوسُس بہٕ کھیٚوان یِتھٕے پٲٹھۍ پتہٕ تَمہِ سۭتۍ چھِ اَورٕ آ دَگہِ گژھان کہِ ییٖتِس کالَس تَمیُک اثر تہٕ بَس پَتہٕ چھِ مۅکلان تہٕ أتی کَران بیٚیہِ دَگ

ٹھیٖک ٹھیٖک حظ چھِ کِہیٖنٛۍ ٹھیٖک ٹھیٖک وۅنۍ زن اَگر حظ روٗٹ کَنال پیٚیہِ کَرُن تہٕ سُہ چھُو تُہۍ کَران نہَ حظ بَچنُے گژھِ اَہَن حظ ٹھیٖک کوٗشِش کٔرۍزیٚو تُہۍ بچاونَسٕے تِکیٛازِ یہِ چھُ پٮ۪ٹھٕ فرنٛٹُک یہِ چھُ شو دَنٛدٕے اَچھا ٹھیٖک کِہیٖنٛۍ نہَ حظ نۄقصان گژھِ نہٕ گژھُن نہَ نہَ سُہ گژھِ نہٕ گژھُن ٹھیٖک ٹھیٖک حظ چھُ اَدٕ حظ بِہِو سلام